اسلام علیکم ورحمتہ اللہِ وَبراکاتُہ وُمید چھَم تُہۍ ٲسِو سٲری ٹھیٖک گرٕ بار آسہِ ٹھیٖک اہلو عییال آسہِ ٹھیٖک بَچہِ وَچہِ آسَن تَمام ٹھیٖک پانٛژَن ڈِسٹرکَن ہُنٛد ناو وَنہو بہٕ تۄہہِ کۄپور ہَسا چھِ کُلگوم ہَسا چھِ شُپیان ہَسا چھِ سرینَگر ہَسا چھِ گاندَربَل ہَسا چھِ تہٕ اُدمپوٗر ہسا تہٕ کَشتٕوار ہَسا چھِ کَشتٕواڑ